مےٚ چھُ پَننیٚن بڑبَبَس نِش بوٗزمُت کہِ یُوسف شاہِ چَک اَکبر بادشاہ بابَر تِہنٛز سٹوٗری مطلب کٕہانی چھِ مےٚ بوٗزمٕژ کہِ تِمو چھُ لایِک کہِ اَکبر بادشاہ تٔمۍ چھِ واریاہ تعمیٖر کوٚرمُت کٔشیٖر مَنٛز تٔمۍ چھِ پِکنِک سپاٹٕس بَنٲومٕتۍ لایِک نِشاط گارڈَن چھِ تٔمۍ بَنٲومُت یا ٲں مےٚ چھُ بوٗزمُت کہِ پانٛڈو یِم پانٛڈو چھِ ٲسۍ مٕتۍ تِمو چھِ پانٛڈٕووٗ تِم کَنہِ تھمژٕ تِہنٛدِ بِلڈِنٛگ بَنٲومٕژ سُہ تہِ چھُ اَکھ ییٚتہِ واریاہ اصٕل کَنٹِرٛبیوٗشَن کوٚرمُت تِمو سٲنِس ایریا ہَس منٛز یا یُوسُف شاہِ چَک تِہنٛز تِمو چھِ یوٚس تٔمِس ٲں زَنان چھِ ٲسمٕژ تِہنٛز شٲعری چھِ تِمو مطلب چھَپٲومٕژ سۄ شٲعری چھِ حبہ خاتوٗن آز موشوٗر تہٕ بیٚیہِ چھِ تِمو خاص کَر چھِ تِمو کوٚرمُت مغل بادشاہ چھِ ٲسمٕتۍ تِمو چھِ ییٚتہِ بَنٲیمٕتۍ یِمَے یَتھ کیاہ وَنَان ٲں پِکنِک سپاٹٕس زیادٕ تَتھ منٛز چھِ نِشاط گارڈن یِوان تَتھ منٛز چھِ چٔشمہ شاہی یِوان تہٕ تَتھ منٛز چھِ یوان تِم تَمہِ بَغٲر تہِ واریاہ چیٖز یوان یِم تِمو بَنٲیمتۍ چھِ